بہٕ چھُس اکھ گریجویٹ نَفر تہٕ بہٕ چھُس فرٛوٗٹ بِزنٕس کَران تھوڑا لَۄکُٹ فرٛوٗٹ بِزنٕس یُس مےٚ پارٹ ٹایم اِنلی ؤرکِنٛگ چھِ بہٕ چھُس اَکھ فُٹ بال پُلیر تہِ یُس مےٚ پَنُن کیریَر چھُ بَنوومُت بہٕ اَتھ خٲطرٕ واریاہ محنت کَران کہِ بہٕ گژھٕ اِنڈہٕچ فُٹ بال ٹیٖم منٛز سِلٮ۪کٹہٕ وُنہِ چھُس بہٕ اکیڈمی منٛز فُٹ بال گِنٛدان یِم مےٚ تھوڑا بہت پۅنٛسہٕ چھِ دِوان ییٚمہِ سۭتۍ میٛون گَرٕ چھُ چَلان مےٚ کوٚر یہِ ڈِسایڈ تَوَے مےٚ اوس اَتھ مہٕ واریاہ زیادٕ شوق بیٚیہِ چھِ مےٚ تَگان تہِ فُٹ بال اَصٕل گِنٛدُن مےٚ چھِ پیشَن آمٕژ تہٕ مےٚ چھِ لَگان مَزٕ فُٹ بال گِنٛدنَس وٕۄنۍ چھُس بہٕ ٹرٛے کَران بہٕ گژھٕ اَصٕل کُنہِ کَلبَس فُٹ بال کَلبَس منٛز سِلٮ۪کٹہٕ گَژھُن یا کُنہِ اَصٕل ٹیٖم منٛز بَجہِ ٹیٖم منٛز تہٕ ڈریٖم چھُ میٛون اِنڈیاہَس منٛز فُٹ بال گِنٛدُنُک وۄنۍ چھُس بہٕ لو لیوولہِ پٮ۪ٹھ گِنٛدان یا ہوٚمہِ تھوڑا پۅنٛسہٕ چھِ تَران تہٕ اِنشاء اللہ جلدی گژھٕ بہٕ بٔڈس کلبَس منٛز سِلٮ۪کٹہٕ تہٕ پَتہٕ تَرن مےٚ اصٕل پۅنٛسہٕ تہٕ پَتہٕ گژھٕ بہٕ تمہِ سۭتۍ سیٹَٕل تہٕ بیٚیہِ گَژھ بہٕ تمہِ سۭتۍ اَصٕل پٲٹھۍ سیٚٹٕسفاے مےٚ چھِ اَتھ گیٚمہِ منٛز واریاہ زیادٕ شوق تہٕ محنت تہِ چھُس کَران تاکہِ اتھ منٛز پَکہٕ بہٕ برٛونٛہہ